میٲنۍ یۄس فیورٹ آتھر چھِ سۄ چھِ ارُن دتی رواے یۄس اکھ سوشل رایٹس اٮ۪کٹویسٹ چھِ یۄس عام لُکن ہٕنٛدۍ حق ٲس ژھانڈان تہنٛدٮ۪و حقو خٲطرٕٕ ٲس لڈان تٔمۍ چھِ واریاہ بُک لیچھمٕژ یِمو منٛز کینٛہہ أہم بُکہٕ چھِ یِم مےٚ واریاہ پسنٛد چھِ سۄ چھِ دَ گاڈ آف سمال تھنٛگٕس دَ منسٹری آف اٹموسٹ ہیپِنیٚس آزادی یِم چھِ زٕ ترٛےٚ بُکہٕ یِم واریاہ اِمپاٹنٹ بُکہٕ چھِ تٔمۍ سٕنٛز یۄس اکھ چھِ دَ گاڈ آف سمال تھنٛگٕس سۄ چھ مےٚ واریاہ اصل پٲٹھۍ پٔرمٕژ تمیُک کنٹینٹ چھُ واریاہ اصل تمیُک مورل چھُ واریاہ اصل سۄ چھِ واریاہ زبردست رایٹر بہٕ چھس تٔمۍ سٕنٛدۍ لیکچر تہِ بوزان سۄ چھِ مےٚ واریاہ زیادٕ پسنٛد